پانٛژستتھ نو شیتھ ترُنمتھ ترُواہ ساس ژور ہتھ اکوہ اکھ لچھ ارٕترٕہ ساس شےٚ ہتھ تہٕ ستہٕ تٲجی آٹھ لچھ زٕتوُوہ ساس پانژھ ہتھ ژُنمتھ